اَگر أسۍ ٹیٚکنالجی ہٕنٛز کَتھ کَرو ییٚلہِ أسۍ وٕچھان چھِ کہِ ٹیکنالجی کِتھ پٲٹھۍ چھےٚ یوٗنِٹی یعنی کہِ بھایی چارہ لُکَن مَنٛز تھاوان ٹیکنالجی منٛز چھِ اَسہِ ساروی کھۄتہٕ وٕنۍکٮ۪س سوشَل میٖڈیا تہٕ سوشَل میٖڈیِہِچ ییٚمہِ ساتہٕ أسۍ ذِکِر چھِ کَران تِکیازِ وٕنۍکٮ۪س چھُ زَمانہٕ سوشَل میٖڈہُک ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ میٖڈیا چھُ اَکھ وایٹَل رول کَران اَدا تِکیٛازِ سوشَل میٖڈیاہَس پٮ۪ٹھ چھِ أسۍ وٕچھان تِم مطلب تِم مطلَب عُلمایہِ دیٖن چھِ خاص کر یا کُنہِ تہِ کوٚمنِٹی ہُنٛد مان ژٕ کانٛہہ تہِ کیٛاہ چھِ اتھ وَنان زیُٹھ یہِ چھُ یِوان سوشَل میٖڈیاہَس پٮ۪ٹھ چاہے یہِ فیس بُکَس پٮ۪ٹھ یِیہِ چاہے یہِ ٹی وی یَس پٮ۪ٹھ تہِ یِیہِ تہٕ یہِ چھُ اکھ پیغام دِوان کیاہ چھِ اتھ وَنان لُکَن کہِ اَسہِ پَزِ پانہٕ ؤنۍ یوٗنِٹی تھاوٕنۍ یعنی کہِ اَسہِ پَزِ پانہٕ ؤنۍ بٲے بنٛدُت تھاوُن یعنی کہِ اَسہِ پَزِ نہٕ پانہٕ ؤنۍ لَڑٲے کَرٕنۍ یعنی کہِ اَسہِ پَزِ نہٕ پانہٕ ؤنۍ کیاہ چھِ اتھ وَنان أکِس سۭتۍ دُشمَنی تھاوٕنۍ تکیازِ پرٛٮ۪تھ کانٛہہ مَذہَب چھُ ہیٚچھناوان کہِ پانہٕ ؤنۍ گَژھِ روزُن بٲے بنتِس مَنٛز پانہٕ ؤنۍ گَژھِ نہٕ مان ژٕ کیاہ چھِ اتھ وَنان ہیٹرِڈ نفرت کَرٕنۍ کِہیٖنۍ تہٕ ٹیٚکنالجی مَنٛز ٹیٚکنالجی ہُنٛد چھُ اتھ مَنٛز بوٚڈ بارٕ رول خاص کر ییٚمہِ ساتہٕ تہِ أسۍ سوشَل میٖڈیِہِچ ذِکِر چھِ کَران آیے دِن چھِ آسان کیاہ چھِ اتھ وَنان سوشَل میٖڈیاہَس پٮٹھ لُکَن یِہوٚے ہیٚچھناوان کہِ کٕہۭنۍ تہِ مَذہَب چھُنہٕ ہیٚچھناوان غَلَط پرٛٮ۪تھ کانٛہہ مَذہَب چھُ اَصلٕچی وَتھ ہاوان کہِ أسۍ کیازِ لَڑو پانہٕ ؤنۍ آن دَ بیسٕز آف کوٚمنِٹی یعنی کہِ ہُہ چھُ ییٚمہِ کوٚمنِٹی ہُنٛد یہِ چھُ ییٚمہِ کوٚمنِٹی ہُنٛد ہُہ چھُ ییٚمہِ مَذہبُک یہِ چھُ ییٚمہِ مَذہبُک ییٚلہِ کہِ پرٛٮ۪تھ کانٛہہ مَذہب چھُ اَسہِ ہیٚچھناوان اَصلٕچ وَتھ تہٕ اَتھ منٛز چھُ سوشَل میٖڈییٖہُک بوٚڈ بارٕ رول خاص کر أزۍچہِ ٹٮ۪کنالجی ہُنٛد اَگر تِکیازِ امہِ ٹیٚکنالجی سۭتۍ پیوٚو اَکھ پازِٹِو اَثَر کَتھ پٮ۪ٹھ کہِ اَمہِ سۭتۍ ہَسا گٔیہِ یوٗنِٹی گٔیہِ اَمہِ سۭتۍ مَگر ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ کینٛہہ میٖڈیا یا کینٛہہ تِم ٹی وی چَنلہٕ یا سُہ سوشَل میٖڈیا أتی اَتھ مَنٛز کینٛہہ ہیٹرِڈ تہِ پانہٕ ؤنۍ پھٔہلاوان یعنی کہِ نفرت تہِ کَران اَتھ منٛز پانہٕ ؤنۍ مگر مَطلَب اتھ مَنٛز چھِ أسۍ وُچھان کیاہ چھِ اتھ وَنان یِم چھِ کُنہِ پٔٹِکیوٗلَر کوٚمنِٹی کُنہِ پٔٹِکیوٗلَر مَذہَبَس بَناوان نِشانہٕ تہٕ لُکَن منٛز ترٛاوان اِنتِشار آ تِم چیٖز تہِ چھِ أسۍ وٕچھان مِثال کے طور پَر کٲنٛسہِ عٲلمَن دیُت تیُتھ بَان أکِس کوٚمنِٹی خلاف ییٚمہِ سۭتۍ لا اینڈ آرڈَر سُچویشَن چھِ گٔے مان ژٕ پٲدٕ گَژھان ییٚمہِ سۭتۍ لُکَن منٛز اِنتِشار چھُ وَسان تِکیازِ کٕہۭنۍ کانٛہہ تہِ چھُنہٕ پنٛنِس مَذہَبَس خلاف پنٛنہِ کوٚمنِٹی خلاف یہِ برداش کَران کہِ بیٛاکھ ہَسا بَنہِ تٔمِس خلاف غَلَط تہٕ یہِ تہِ چھُ أتھۍ سوشَل میٖڈیاہَس پٮ۪ٹھ یِوان بَیان کَرنہٕ چاہے ٹی وی یَس پٮ۪ٹھ یی بَیان کَرنہٕ سوشَل میٖڈیاہَس پٮ۪ٹھ یی بَیان کَرنہٕ خاص کَر ییٚمہِ ساتہٕ أسۍ سوشَل میٖڈیاہَس خاص کَر وٕنۍکٮ۪س اَسہِ بوٚڈ بار پٕلیٹارم اَکھ یتھ پٮ۪ٹھ أسۍ وٕنۍکٮ۪س آیے دِن چھِ وٕچھان کہِ مَطلَب نَفرَت خٲطرٕ چھِ یِوان ویٖڈیو اَپلوڈ کَرنہٕ کُنہِ خاص کوٚمنِٹی خٲطرٕ سُہ گوٚو فیس بُک فیس بُکَس پٮٹھ چھِ أسۍ وٕچھان وٕنۍکٮ۪س کیاہ چھِ اتھ وَنان کہِ لوٗکھ چھِ پانہٕ ؤنۍ کیاہ چھِ اتھ وَنان اکھ أکِس غلَط کوٚمٮ۪نٹ آسان کَران ییٚمہِ ساتہٕ یہِ مولوی حضرات اتھ فیس بُکَس پیٹھ کھوٚت تہٕ ووٚنُن غلَط تہٕ یہِ تہِ چھِ اَکھ ٹٮ۪کنالجی یی فیس بُک تہٕ ییٚمہِ ساتہٕ مَگَر أتی ییٚمہِ ساتہٕ أسۍ وٕچھو یِہوٚے ٹیٚکنالجی ییٚلہِ أتھۍ پٮ۪ٹھ دانِش تہِ وَر اَصٕل عٲلِم بُزَرگ حضرات کھَسان چھِ تہٕ اَصلِیَتُک سبق چھِ ہاوان دیٖنُک سَبق چھِ ہاوان تَتھ مَنٛز چھِ یوٗنِٹی روزان لُکَن منٛز تہٕ یِتھَے پٲٹھۍ گَژھن اَسہِ تِم حضرات یِنۍ برٛونٛہہ کُن یِم نہٕ پانہٕ ؤنۍ لَڑٲے کَرَن تِکیازِ أسۍ چھِ اَکثَر وٕچھان لَڑایہِ ہُنٛد یُس تہِ نٔتیٖجہٕ چھُ آسان سُہ چھُ آسان پَتہٕ غلطٕے تکیازِ لَڑایہِ سۭتۍ چھُنہٕ کِہیٖنۍ تہِ اَندان یہِ پَزِ اَسہِ سونٛچُن یۄس اَسہِ یہِ ٹیٚکنالجی چھےٚ یُس اَسہِ یہِ وٕنۍکٮ۪س میٖڈیا چھُ برونٛہہ کَنہِ امیُک صحیح استعمال کَرَو أسۍ یعنی کہِ پرٛٮ۪تھ کٲنٛسہِ بُزَرگ حضراتَس پرٛٮ۪تھ کٲنٛسہِ یُس اکھ ذِمہٕ دار شہری آسہِ پرٛٮ۪تھ کٲنٛسہِ یُس اکھ ذِمہٕ دار مولوی آسہِ أمِس پَزِ سونٛچُن کہِ یُس یہِ میٖڈیا چھُ یۄس یہِ کیاہ چھِ اتھ وَنان ٹیٚکنالجی وٕنۍکٮ۪س چھِ امیُک کَرٕ بہٕ اَصۭل پٲٹھۍ اِستعمال تاکہِ لُکَن واتناو بہٕ فٲیدٕ لُکَن مَنٛز تھاو بہٕ بھایی چارارہ لُکَن مَنٛز تھاو بہٕ بٲے بَندُت لُکَن مَنٛز تھاو بہٕ کیاہ چھِ اتھ وَنان اصٕل پٲٹھۍ لوٗکھ تھاوَکھ بہٕ اَصل پٲٹھۍ اَسہِ پَزِ نہٕ کیاہ چھِ اتھ وَنان امیُک غَلَط استعمال یِمَن پَزِ نہٕ امیُک غَلَط استعمال کَرُن کِہیٖنۍ اَگَر امیُک غَلَط اِستعمال چھُ گَژھان سوشَل میٖڈیاہَس پیٹھ أسۍ چھِ وٕچھان کہِ مَطلَب امہِ سۭتۍ ہَسا چھُ غَلَط اِمپیکٹ پٮ۪وان یِم چیٖز یِم چیٖز پَزَن نہٕ اَسہِ کَرٕنۍ کِہیٖنۍ تکیازِ سوشَل میٖڈیا چھُ اَسہِ اَکھ سُہ پَلیٹفارم اَکھ بَنیومُت ییٚمہِ سۭتۍ أسۍ لُکَن مَنٛز یوٗنِٹی ہٮ۪کو تھٲیِتھ لُکَن مَنٛز بھایی چارہ ہٮ۪کو تھٲیِتھ تہٕ یہِ پَزِ اَسہِ امیُک صحیح استعمال کَرُن اصٕل استعمال تکیازِ واریاہ زیادٕ کیسِز گٔے اَسہِ تِم امے ٹیٚکنالجی سۭتۍ یَتھ مَنٛز کینٛژھو مولوِیو غلَط ویٖڈیو کھٲلۍ غلط اِنتِشار ترٛووُکھ فیسبُکَس پٮ۪ٹھ ییٚمہِ سۭتۍ واریاہَن جایَن لَڑایہِ گٔیہِ واریاہَن جایَن فساد ؤتھۍ تہٕ لا اینڈ آرڈَر گٔے سُچویشَن پَتہٕ اوس تَتہِ پُلیٖسَس پٮ۪وان کَنٹرول کَرُن آرمی ٲس پٮ۪وان بُلاوٕنۍ تہٕ یِم چیٖز گَژھَن نہٕ فیس بُکَس پٮ۪ٹھ یِن اَپلوڈ یِن کَرنہٕ کِہیٖنۍ ہاں یۄس یہِ ٹیٚکنالجی چھےٚ امیُک صحیح استعمال کَرُن اَتھ پیٹھ اگر یِم مولوی حضرات یا یِم تہِ رٮ۪سپانسِبٕل یِم تہِ مَذہَبُک پَرچار چھِ کَرَن یِمَن پَزِ نہٕ کانٛہہ تہِ کوٚمنِٹی اکھ پٔٹِکیوٗلَر کٔمنِٹی نِشانہٕ بَناوٕنۍ تہٕ أمِس خلاف کانٛہہ ہیٹ کَنٹیٚنٹ کھالُن یا کانٛہہ غَلَط سُہ چیٖز کھالُن ییٚمہِ سۭتۍ یِم ناراض گَژھن تکیازِ تمہِ سۭتۍ چھُ سٲنِس سماجَس پیٹھ پَتہٕ بُرٕ اَثَر پٮ۪وان یہِ ٹیٚکنالجی چھےٚ اَمے خٲطرٕ اَسہِ استعمال کَرٕنۍ تاکہِ لُکَن مَنٛز روزِ بھایی چارہ لُکَن مَنٛز روزِ بٲے بنٛدُت تہٕ یِہوٚے چھُ اَکھ مطلب مطلب اَمہِ ٹٮ۪کنالجی ہُنٛد یُہ یی یِتھٕے پٲٹھۍ پَزِ اَسہِ یہِ ٹٮ۪کنالجی استعمال کَرٕنۍ تاکہِ اَسہِ یُس سون سماج چھُ یہِ روزِ سیف سٲنۍ لوٗکھ روزَن سیف تہٕ اَسہِ پَزِ بھرپوٗر یہِ ٹٮ۪کنالجی اِستعمال کَرٕنۍ کمہِ خٲطرٕ بٲے بنٛدُت خٲطرٕ تہٕ اَسہِ پَزَن نہٕ تِم کَنٹٮ۪نٹ اَپلوڈ کَرٕنۍ ییٚمہِ سۭتۍ صُبحس آیے دِن لَڑایہِ آسَن